آ مےٚ چھُ أکِس شووَس منٛز پاٹِسِپیٹ کوٚرمُت یَتھ زَن ناو اوس کُکِنٛگ ویریٲرٕس یَتھ منٛز اَسہِ واریاہ زیادٕ اَصٕل ٹایِم میلیو ہیٚچھنُک واریاہ زیادٕ ایکٕسپیٖرَنَس کوٚر اَسہِ اَسہِ ہیکہِ مَلٹِپُل ٹایِپ آف ڈِشِز بنٲوِتھ تہٕ ہٮ۪کہِ مُختلِف چَنَلَن پٮ۪ٹھ ایٚڈ کٔرِتھ تہٕ میلیو اَسہِ اَکھ اَصٕل پۄنٛسہٕ